گاڈنِنٛگ ہسا چھِ ہابی نِمٕژ اَسہِ اَمہِ موٗجوٗب اَمہِ سۭتۍ ہسا چھِ گۄڈنؠتھٕے اَسہِ ایکسِلینٹ فِزِکَل ایٚکٹِوٹی گژھان سانہِ باڈی منٛز دوٚیِم چیٖز ہسا چھِ پٕلانٹسن ہٕنٛز نالیج ہسا چھِ گژھان اِنسیکٹن ہٕنٛز نالیج ہسا چھِ گژھان تہٕ باقین چیٖزن ہٕنٛز تہِ نالیج چھِ گژھان اگر أسۍ وۄنۍ پٔلانٹسن ہٕنٛز کتھ کرو أکِس پٕلانٹس منٛز اگر کانٛہہ ڈیفشنٹ کانٛہہ مِنرل چھُ روزان کانٛہہ کیمِکل چھِ روزان تہٕ امِچ نتٲیِج کیٛاہ چھِ نیران بیٚیہِ پٕلانٹس منٛز اگر ڈِفشَنسی گٔے تہٕ یِم ہَسا چھِ نالیج اَمہِ سۭتۍ ہَسا چھِ اَسہِ نالیج مِلان اگر ہسا اسہِ اَتھ کۭژاہ آبٕچ چھِ ضوٚرَتھ اَتھ کۭژاہ نؠٹروجنٕچ چھِ ضوٚرَتھ اَتھ کۭژاہ بورانٕچ ضوٚرَتھ اَتھ کٔژاہ کیلشمٕچ چھِ ضوٚرَتھ اَمہِ سۭتۍ ہَسا چھِ اؠوِیَر گژھان أسۍ ییٚمہِ ساتہٕ ہسا أسۍ ایز اے ہابی نِمو أسۍ گاڈنِنٛگ تہٕ بیٚیہِ ہسا چھِ باقین چیٖزن ہٕنٛز تہِ نالیج گژھان باقین چیٖزن ہٕنٛز اتھ کمہِ ساتہٕ ہؠکو أسۍ دوا دِتھ کمہِ ساتہٕ چھُنہٕ زٕ دوا دِتھ اتھ کوٗتاہ آبٕچ چھِ ضروٗرتھ اتھ باقین چیٖزن ہٕنٛز